اَسلامُ علیکُم نہَ حظ تُہۍ تُہۍ مےٚ اَہَن حظ تُہۍ چھُو حظ ٹھیٖک آ تُہۍ سٲری ٹھیٖک تُہۍ چھُو حظ ٹھیٖک نہَ حظ تَمہِ دۄہ بَنٲووٕ تۄہی چھَو جاے بَناونہِ آییوٕ تُہی اَسہِ یاد چھُوا نہَ سُے تہٕ مے تُہُنٛد بہٕ اوسُس بہٕ اوسُس تۄہہِ واریاہ عزت کَران بہٕ اوسُس دَپان کہِ تُہۍ چھُو ایٖمانٛدار مگر مےٚ نَے ٲس نہٕ پَتاہ تُہۍ کٔرِو اَسہِ سۭتۍ یہِ غلط نہَ حظ نہَ حظ تۄہہِ یہِ دٔسِلہٕ کٲم یۄس تۄہہِ کٔروٕ کُنہِ حدس تام چھَنہٕ یہِ ٹھیٖک کیٚنٛہہ یہِ چھِ واریاہ خراب آمٕژ کَرنہٕ نہَ حظ راتھ راتھ ٲسٕس بہٕ وُچھان پَنُن پَنٕنہِ پَنٕنہِ گَرُک باتھ روٗم نہَ حظ تَتھ چھُ تِمو ٹایلو مٔنٛزۍ آب پھَٹان یا اَکھ لَب اکھ لَب اکھ لَب آیہِ مےٚ جایہِ ؤستتھٕے نہَ حظ یہِ کۄس کٲم چھَو تۅہہِ کٔرمٕژ تُہۍ ؤنِو مےٚ اَکھ حظ نِیٛوٗوٕ تۄہہِ تَمہِ ساتہٕ دوٚپُو اکھ کَرو أسۍ ایٖمانٛداری سان کٲم بیٚیہِ اَصٕل سیٖمٮ۪نٛٹ کوٚروٕ تۄہہِ یوٗز حالانٛکہِ بہٕ چھَس تُہٕنٛدۍ کِنۍ وَنان تُہٕنٛزٕ کَتھٕ چھَس بہٕ وَنان کہِ تۄہہِ ووٚنوٕ اَسہِ کوٚر اَصٕل سیٖمٮ۪نٛٹ یوٗز اَصٕل سیرِ سیرِ اَنہِ مےٚ ترٛہَن ساسَن أنۍ مےٚ تِمَن دۄہَن گٲڑۍ تہٕ تُہۍ چھُو وَنان اَز تُہۍ چھُو تِژھ کٲم چھَو تۄہہِ کٔرمٕژ کہِ تَتھ چھُنہٕ کِہیٖنٛۍ درامتُے نہَ نہَ حظ باتھ روٗمٕچ پیٚیہِ نہٕ کیٚنٛہہ گۄڈٕ بوٗزِو یورُک باتھ روٗمَس یِم ٹایل چھِ باتھ روٗمٕچ یِم ٹایِل چھِ تِمن حظ وُچھ مےٚ راتھ تِمَن چھُ سرٛیٚہہ توٚرمُت تِمن چھُ مٔنٛزۍ آب پھَٹان غل غلطی بہٕ نٔے چھَس وَنان دٔسِل کٲم چھِ تۄہہِ تۄہے چھَو کٲم کٔرمٕژ غلطی کَتہِ چھِ نتہٕ سٲنۍ ییٚلہِ نہَ حظ تُہۍ بوٗزِو نہَ نَلکہٕ فیٖٹرَس کیٚاہ غلطی چھِ سرٛیٚہہ کِتھٕ پٲٹھۍ تَرِ پَتہٕ ہورٕ اَدٕ چلو چلو مےٚ مون یِہَن چلو مےٚ مون یِہَن مگر یۄس یۅس اَسہِ کِچنہٕ سایڈَس سۅ بیٛاکھ لَب ٲس سۅے ؤسۍتھٕے آیہِ تَتھ کیٛاہ تَتھ کِتھٕ پٲٹھۍ گوٚو یہِ نہَ حظ بِلڈوزَر کیٛازِ لاگہاو تُہۍ کِژھ کَتھ چھُو کَران یہِ تۄہہِ نارمٔلی نارمٔلی أسۍ گَرِکۍ بِہتھ أسۍ وۅنۍ کَم سے کَم سوٗنٛچِو تۄہہِ کٲم گٔژھ تِژھ کَرٕنۍ یُس دٔر آسہِ مےٚ ٲسۍ گَرِکۍ تَتٮ۪ن بِہِتھ تَتٮ۪ن ٲسۍ شُرۍ ٲسۍ بِہِتھ تَتٮ۪ن وۄنۍ زَن خۄدا رَچھِن خۄدا رچھِن تِمَن شُرٮ۪ن زَن پے یاو نہَ حظ تُہۍ دِیِو نَظر کَم سے کَم بہٕ چھَس وَنان کٲم آیہِ تَمہِ ساتہٕ کَرنہِ تَمہِ ساتہٕ ووٚنوٕ تۄہہِ یوٗت دِیِو اَسہِ اَسہِ دیُت برابر بَتہٕ چاے پرٛٮ۪تھ کانٛہہ چیٖز تھوٚو ایٚویلیبُل تُہٕنٛزِ آسٲیشہِ خٲطرٕ کٔر اَسہِ کٲم مگر مگر تۄہہِ تۄہہِ نہَ حظ پانٛژھ پانٛژھ ہَتھ ہیٚکہِ پانٛژھ ہَتھ چھُو وَنان یہِ آ بہٕ چھَس آرام سان تۄہہِ سۭتۍ کَتھ کَران تۄہہِ مہٕ گٔژھِو تیٖز کیٚنٛہہ تۄہہِ چھُو تَمہِ ساتہٕ کٲم کٔرمٕژ بہٕ چھَس وَنان بَس یِتُے یہِ یہِ کوٚروٕ تۄہہِ اَسہِ سۭتۍ تَمہِ ساتہٕ غلط تَمہِ ساتہٕ تُہۍ چھِو وَنان پانٛژھ ہَتھ پانٛژھ ہَتھ یہِ کیٛاہ یہِ موٚزوٗرۍ ٲس تیٖژہَن ہَے اَسہِ برابر دِژوٕ کیٛاہ کیٛازِ حظ اَدٕ تُہۍ چھُو أزِچ کَتھ کَران تۅہہِ تۅہے ترٛےٚ ؤری گٔے تَنٕے مےٚ باسان کوٗت ٹایم آسہِ گوٚمُت یَنہٕ تۄہہِ بَناومٕژ چھَو تۄہے دِژاوٕ تۄہے دِژایوٕ تِمَن دۄہَن گارَنٹی تَتھ کہِ مکان روزِ ییٖتِس دۄہَن وُہَن ؤرۍیَن تام چَلہِ مَکان مگر تَتھ ہَے وُنہِ نےَ زٕ ؤری تہِ برابر گٔے تہٕ تَتھ آیہِ اَکھ لَب ؤسۍتھٕے تُہۍ تُہۍ بوٗزِو میٛٲنۍ کَتھ تُہۍ کٔرِو حظ کٲم تُہۍ یِیِو پگاہ سون گرٕ تہٕ اَصٕل پٲٹھۍ چاے واے دِمہو تۄہہِ بہٕ اَصٕل پٲٹھۍ أسۍ کَرو اَصالتنٕے کَرو کَتھ لڑایہِ منٛز چھُنہٕ کٲنٛسہِ نَیران تہٕ سُے چھَس بہٕ تہِ وَنان تَمہِ ساتہٕ آو لفٕظ کَرنہٕ تۄہہِ تہِ کوٚروٕ اَسہِ سۭتۍ لَفٕظ اَسہِ تہِ کوٚر تۄہہِ سۭتۍ لفظ تۄہہِ دوٚپو أسۍ چھِ ایٖمَانٛدار اَسہِ تہِ دوٚپ اَسۍ چھِ ایٖمَانٛدار پرٛٮ۪تھ کٲنٛسہِ اَندٕ پرٛٮ۪تھ کُنہِ اَنٛدٕ آیہِ ایٖمَانٛداری سانٕے کٲم کَرنہٕ وۅنۍ یِیِو تُہۍ پَگاہ تہٕ تُہۍ دِیو حظ تَتھ تہِ لَبہِ تھوڑا نظر ہِش تُہۍ وُچھو کہِ مطلب کۄس دلیٖل چھَس اگر اگر کیٚنٛہہ خامی چھِ روٗزمٕژ تہٕ سۄ کٔرِو تُہۍ پوٗرٕ تہٕ اگر نہٕ ہیٚکِو کٔرِتھ تہٕ تیٚلہِ کَم سے کَم تُہۍ تہِ وُچھو اَسہِ یہِ تَمہِ ساتہٕ پۅنٛسہٕ پیٚیہِ بَرٕنۍ یِم پونٛسہٕ ما چھِ ہنٛگتہٕ مَنٛگے یِوان أسۍ تہِ چھِ موٚزوٗر مجگتھٕے کران اَدٕ چھِ أسۍ یِم پَنٕنٮ۪ن شُرٮ۪ن خٲطرٕ یِم جایہِ بَناوان اَدٕ چھِ أسۍ پرٛٮ۪تھ کانٛہہ فیسَلٹی پَنٕنٮ۪ن شُرٮ۪ن دِوان یہِ گوٚو نا یہِ گوٚو غلط کَرُن تیٚلہِ بیٚیِس سٍتۍ

تَتھ کِتھٕ پٲٹھۍ آسہِ تَتھ کِتھٕ پٲٹھۍ حظ اَسہِ لیٖک گوٚمُت نَلکَن

اَدٕ یُس تۄہہِ میٹیٖریَل اَتھ نوٚو لٲگِو اگر مِثال تُہٕنٛزِ غلط تُہۍ ہیٚیِو تُہۍ ہیٚوا نٔے پۅنٛسہٕ اَسہِ اَتھ اَہَن حظ بِلکُل بِلکُل نہَ حظ بِلکُل تُہۍ وُچھِو وجوٗہات سٲنۍ تہِ أتۍتھے وُچھو اَصٕالتَنٕے کٔمۍ سٕنٛز غلطی چھا تُہٕنٛز چھیا سٲنۍ چھیا نہَ حظ ییٖزیٚو پگاہ تُہۍ دییٖزیٚو نظرا تہٕ ییٚتتھٕے وُچھو کیٛاہ کَرو اَدٕ حظ تُلِو تُلِو اَسَلامُ علیکُم